ییٚلہِ بہٕ لَکٕٹ ٲسس پَتہٕ ٲسس بہٕ بِڈبَبَس سۭتۍ گَژھان کُنہ جایہ یا پٔترَس سۭتۍ یا کینٛہہ مٲلِس سۭتۍ أسۍ ٲسۍ ٹانٛگَس پیٚٹھ کھَسان سُہ چھ اکھ رایڈ ییٚتہ آسان تتھ چھ آسان برونٛہہ کنہ گُر لَگٲیِتھ پٔتکِن چھَس سان سواریٚن خٲطرٕ جاے یتھ پیٚٹھ زٕ نَفَر چھِ ہیٚکان بِہِتھ مَزٕ کوتاہ اوس یِوان تتھ رایڈٕ کرنَس ییٚلہِ بہٕ کھَسان ٲسس برونٛہہ کنہ بہٕ ٲسس ونان پَتہٕ پترَس نہ مےٚ کھال أتتھی بہٕ ٲسس نہٕ مانٲنی پترَس تمہ وَرٲے کُنہ کھَسُن بہٕ ٲسس نہٕ مےٚ اوس ونان پیٚتر پکھ سومووَس بَسہِ کھَسو یا آٹوَس کھَسو بہٕ ٲسس نہٕ مانٲنی پترس کھَسُن بہٕ ٲسس ونان پترس نہ مےٚ چھوے أتھی کھَسُن بہٕ کھَسہٕ نہٕ بیٚیہِ کُنے تتھ پیٹھ ییٚلہِ تتھ پیٚٹھ چھِ نہ کھَسان تتھ پیٚٹھ چھ واریاہ زیادٕ مَزٕ یِوان اکھ چھُ سورے کینٛہہ ہیٚکان اِنسان وٕچھِتھ سُہ چھُ یَلے آسان برونٛہہ کنہ چھُ گُر آسان پٔتکِن چھ آسان سیٖٹ زٕ گُرِس آسان لَگٲیِتھ سیٹ زٕ کارٹَس سۭتۍ کارٹ ونان تتھ ییٚلہِ تتھ پیٚتھ ٲسۍ نہ بہوان اکھ چھ ہیٚکان سورُے سیٖن وٕچھِتھ بیٚیہِ چھ ہوا یِوان تیوتاہ مَزٕ چھ یِوان پرٮ۪تھ کینٛہہ نیچر چھ اوان وٕچھنہ پرتھ کانٛہہ جاے چھ یِوان وٕچھنہا گر اِنسان شوٗٹِنٛگ ییٚژھِ کَرُن شوٗٹِنٛگ تہِ ہیٚکو اصل پٲٹھۍ کٔرِتھ بیٚیہِ اوس مےٚ واریاہ زیافدٕ مَزٕ یِوان مےٚ اوس ہمیش بٕڈبب تٔتُی پیٚٹھ کھالان یا کہ بہٕ اکثر گٔمٕژ زیاد تر پیٚترَس سۭتۍ کُنہ جایہ پَتہٕ اوس مےٚ پیٚتر کھالان تٔتھی بہٕ ٲسس ونان پیٚترَس نہ بہٕ کھَسے نہٕ امہ وَرٲے کُنے جایہِ بہٕ کھَسہٕ خٲلی اگر بہٕ کھَسہٕ بہٕ کھسہٕ ٹانٛگَس تتھ ٲسۍ أسۍ ٹآنٛگہ ونان آز چھ نہٕ وۄنۍ تِم یِوان زیاد تر کینٛہہ تہ نہ وۄنۍ گوٚو کُنہ کُنہ ساتہٕ اگر وٕچھو بازرٕ کُنہ کُنہ ساتہٕ چھ آسان لیکن زیاد چھ نہٕ آسان کِہیٖنۍ البتہ سوپرَس مَنٛز چھ ونتہِ تِم مشہور ٹانٛگہٕ سوپر ییٚلہ وَسان چھِ تتہِ چھِ آسان آز چھِ لوٗکھ شوخ سان ونان أسۍ کرہو نہ گُر یہ ٹانٛگہٕ رایڈ أسۍ کھسہو ٹانٛگَس آز چھِ کشمیٖرَس مَنٛز تِم آز کشمیٖرَس مَنٛز چھِ مَقلے تِم چیٖرے یِم برونٛٹھ ٲسۍ آسان وۄنۍ چھ نہٕ آز ٹانٛگہ رایڈ تہ نہٕ بانن ییٚتہِ سہل سہل کِہیٖنۍ تہ نہ البتہ سوپرَس مَنٛز چھ ونتہ اویلیبل تِم ٹانٛگہٕ ییٚلہِ أسۍ سوپر چھِ وَسان ونتہ أسۍ چھِ ونتہ کران ٹانٛگہٕ رایڈ